اسلامُ علیکم ورحمتہ اللہ مےٚ أنۍ یَوٕ واشنٛگ مِشیٖن کۄلگامہِ رۄپیَن وُہَن ساسَن مگر تۄہہِ کیٛاہ وَنہو بہٕ رۄپیہِ لَچھَس کٔرۍ مےٚ گَرِکٮ۪و دۄیہِ خٲر ہے تِمو کوٚرا کَم آرام تٔمۍ واشنٛگ مِشیٖن سۭتۍ حَدٕ کھۄتہٕ زیادٕ آرام تِم ٲسۍ اَمہِ برٛونٛٹھ چھلان یِتھٕے کٔنۍ بالٹی منٛز پَلو تِمَن ٲس واریاہ زیادٕ مُشکِلات یِوان یَنہٕ مےٚ یہِ واشِنٛگ مِشیٖن أنۍ تِمو کوٚر واریاہ زیادٕ آرام تِم چھِ مےٚ دٔٲے خٲر یَلہٕ دِوان تٔمۍ واشِنٛگ مِشیٖن دیُت مےٚ واریاہ زیادٕ فٲیدٕ تٔمِس تَتھ منٛز چھِنہٕ مےٚ پَلو ژھٮ۪نان نہ چھِ پَلوَن فیٖڈ وۄتھان نہ بیٚیہِ کینٛہہ بیٚیہِ چھِ پَلوَن سورمہٕ سورُے مَل نیران واریاہ زیادٕ صاف گژھان واشِنٛگ مِشیٖن مطلب یہِ چھِ حَدٕ کھۄتہٕ زیادٕ اَصٕل چیٖز میٛانہِ حِساب گژھِ یہِ واشِنٛگ مٔشیٖن وٕنۍکٮ۪س سارنٕے گَرَن منٛز آسٕنۍ تِکیازِ یہِ چھُ نۄقصان دہ چیٖز کینٛہہ یہِ چھُ واریاہ زیادٕ اَصٕل چیٖز اَمہِ سۭتۍ چھِنہٕ نۄقصانٕے کینٛہہ مے أنۍ یہِ کۄلگامہِ گھنٹا گرس نِش چھُ دٔشنہِ طرفہٕ دُکان تٔتتھی أنۍ مےٚ یہِ سُہ چھُ واریاہ زیادٕ اَصٕل ریٹ دِوان اَتھ واریاہ زیادٕ اَصٕل